آز یِم ساروے زیادٕ کھۄتہٕ زیادٕ اٮ۪پٕس یِوان یوٗز کَرنہٕ أزۍکِس زَمانَس منٛز تِم چھِ کیٚنٛہہ ژَن ہُنٛد ناو ہٮ۪مو أسۍ تَتھ منٛز چھِ فیسبُک چھُ تَتھ منٛز فیسبُک مَسٮ۪نجَر چھِ یِوان یوٗز کَرنہٕ یَتھ منٛز نِکۍ نِکۍ شُرٮ۪ن چھِ آز اٮ۪کاوُنٛٹ کھُلٲیِتھ حٲران چھِ گژھان اِنسان ایٚکیٛاہ چھِ تھٲیمٕتۍ ژور ژور پانٛژھ پانٛژھ اٮ۪کاوُنٛٹ سمٕج چھِنہٕ یِوان کِہیٖنۍ کیٛاہ چھِ کَران مگر مَسٮ۪نجر چھِ یِوان یوٗز کَرنہٕ اِنَسٹاگرٛام چھِ یِوان یوٗز کَرنہٕ پَتہٕ چھِ یِوان کوٚمنِکیشَن منٛز تہِ چھِ یِوان واریاہ کینٛہہ یوٗز یہِ ہا کہِ وَٹسَپ چھِ یِوان یوٗز کَرنہٕ ٹیٚلیٖگرٛام چھِ یِوان یوٗز کَرنہٕ اِنفارمیشنہٕ مُتعلِق چھِ یِوان یوٗٹیوٗب یوٗز کَرنہٕ سُہ اَکھ اٮ۪پ آسُن یُس آز سٲری بَچہٕ بٕڑٕ چھِ یوٗز کَران جوان چھِ یوٗز کَران سُہ گٔے آزٕ آٹِفِشَل اِنٹٮ۪لِجٮ۪نٕس یُس تِمو اٮ۪پ اَکھ کٔڑٕکھ ژٕ چیٹ جی بی ٹی فور جَنریشَن اٮ۪پ یُس یہِ تِمو تٔمۍ کوٚر واریاہ زیادٕ یہِ اِنسان اَتھ محتاط کَتھ مُبایلَس کوٚرُن محتاط زیادٕ تہٕ وٕنۍکٮ۪س چھِ یِم یِم اٮ۪پ اٮ۪پ یِوان یوٗز کَرنہٕ تَتھ منٛز چھُ أسۍ وٕچھو کیٚنٛہہ اَمِکۍ فٲیدٕ کیٛاہ چھِ موبایلٕکۍ فٲیدٕ چھِ یہِ کہِ کہِ کوٚمنِکیشَن گوٚو آسان أمۍ کوٚر پرٛوٚوایِڈ اَسہِ أمۍ دیُت اَسہِ کہِ أسۍ ہٮ۪کو آسٲنی سۭتۍ کَتھ باتھ کٔرِتھ رِشتہٕ دارَن سۭتۍ برٛونٛٹھ اوس نہٕ یہِ سِسٹَم یِوان لَبنہٕ زٕ ساس پانٛژٕ برٛونٛٹھ اوس یہِ موبایِل کینٛہہ تَمہِ برٛونٛٹھ اوس نہٕ یِوان یہِ سِسٹَم لَبنہٕ کِہیٖنۍ کٲنٛسہِ آسہِ ہے رِشتہٕ دارَس کانٛہہ خبر پرٛژھٕنۍ یا کانٛہہ کانٛہہ کَتھ وٕچھِنۍ کُنہِ تہِ معاملاتَس متعلِق تَتھ اوس پٮ۪وان لیٚکھُن خطوہات تِم ٲسۍ نہٕ واتٲنی تور تہٕ سُہ ٹایِم کَنزیوٗم یُس گژھان اوس تِمَن دۄہَن سُہ گوٚو واریاہ کَم کَمۍ سۭتۍ موبایلہٕ سۭتۍ اَمۍ کِنۍ چھِ یہِ یہِ کوٚمنِکیشَن سِسٹَم اَتہِ یِوان یوٗز یوٗز کَرنہٕ أمۍ موبایلہٕ سۭتۍ بیٚیہِ کوٚر أمۍ اَسہِ فرہَم أسۍ ہٮ۪کو کانٛہہ تہِ اٮ۪پہٕ وٕچھِتھ سُہ زٲنِتھ پہچٲنِتھ اٮ۪پ ہٮ۪کو وٕچھِتھ بیٚیہِ ہٮ۪کو أسۍ آسٲنی سۭتۍ سہٕ کانٛہہ سہٕ سٔروِس ییٚمہِ سۭتۍ أسۍ مان ژٕ گَرِ بِہِتھ ہٮ۪کو آرڈر کٔرِتھ یَتھ منٛز زُمیٹو چھِ یِوان فِلِپ کاٹ چھِ یِوان یِم واریاہ کیٚنٛہہ اٮ۪پ سِٹور چھِ یِوان اٮ۪پ سٕٹورَس منٛز تِم واریاہ اٮ۪پلِکیشَن چھےٚ یِوان یِم آسٲنی سۭتی أسۍ سٔروِس ہٮ۪کو أسۍ کٔرِتھ بیٚیہِ چھِ اَسہِ یہِ اَکھ چیٖز کَران فَرہَم سُہ گوٚو اِنٹَرنٮ۪ٹ اِنٹَرنٮ۪ٹ چھُ موبایِل کَران فراہَم اَسہِ چھِ واریاہ آسٲنی کَران سٲنِس روزمَرہ زِندگی منٛز بیٚیہِ بیٛاکھ چیٖز چھِ کَران اَسہِ فراہَم یہِ نَمبَر ترٛےٚ چھِ اَسہِ کَران یہِ اِنٹَرٹینمٮ۪نٛٹ یُس اِنٹَرٹینمٮ۪نٛٹ آز ضٔروٗری چھِ اَکھ فَردَس خٲطرٕ کیٛازِ أزکِس زَمانَس منٛز چھِ لۄکٹٮ۪ن لۄکٹٮ۪ن شُرٮ۪ن تہِ اٮ۪نزایٹی یِوان ڈِپرٮ۪شَن یِوان اَمہِ موبایلہٕ سۭتۍ چھِ تھوڑا یہِ اِنٹَرٹینمٮ۪نٛٹہٕ گژھان اَمہِ موبایلہٕ سۭتۍ یہِ تھوڑا چھِ اِنسان یَلہٕ ہیوٗ گژھان اَمہِ سۭتۍ بیٛاکھ اَکھ اٮ۪ڈوٮ۪نٹیج چھِ اَمیُک کہِ اِنفارمیشَن اٮ۪کسٮ۪س کٔر آز چھِ لۄکُٹ کھۄتہٕ لۄکٹِس شُرِس آسان تیٖژ اِنفارمیشَن یُس نہٕ آز برٛونٛٹھ سَتھ ٲٹھ ؤری ٲس آسان بٔڑِس گرٛٮ۪جویٹَسَن کِہیٖنۍ تِمہٕ آز چھِ آز لۄکٹٮ۪ن شُرٮ۪ن آز تِمہٕ اٮ۪پلِکیشَن ہُنٛد پَتہ سہٕ آز تِمَن سُہ واریاہ آمُت سُہ اِنفارمیشَن یِوان دِنہٕ موبایلَس منٛز پَران تِم أسۍ چھِ حٲران گژھان آز آز چھِنہٕ ہٮ۪کان أسۍ شُرٮ۪ن سۭتۍ کَتھٕے کٔرِتھ یور یورٕ کَرو اُردو پٲٹھۍ کَتھ اورٕ چھِس اَنٛگریٖزی اَنٛگریٖزی پٲٹھۍ کَران کَتھ اِنٛگلِش پٲٹھۍ کَران کَتھ تہٕ یہِ گوٚو واریاہ انفارمیشَن دِژ یِمو بیٚیہِ کوٚر أمۍ کیٛاہ بیٚیہِ پرٛوڈَکٹِوِٹی یُس اَسہِ آز آے یُس پرٛوڈَکٹِوِٹی أسۍ حٲصِل چھِ کَران اَتھ موبایلَس منٛز سُہ چھِ أسۍ پرٛوڈَکٹِوِٹی واریاہ حٲصِل کَران کانٛہہ تہِ کٲم آسہِ سُہ کَرو بیٚیہِ اَکھ چیٖز یہِ چھُ یہِ حظ یہِ أسۍ وَنو اَکھ مِثال اَمِچ پرٛوڈَکٹِوِٹی چھِ اَمِچ چھِ مِثال کہِ کَلکُلیٹَر چھِ کَلکُلیٹَر اوس برٛونٛٹھ پٮ۪وان پَکناوُن سۭتۍ کَلکُلیٹَر یا واچ ٲس آسان سۭتۍ آز چھِ مَکلیٛامُت سُہ کوٚر ییٚمۍ سُہ بیریَرٕے ختم واچ ٲسۍ پَکناوان سۭتۍ یہِ نَرِ لاگان یا کَلکُلیٹَر پَکناوان سۭتۍ تِمہٕ سٲری چیٖز کٔرۍ أمۍ اِنسان لوٚگ مان ژٕ أمۍ کٔرۍ واریاہ پرٛوڈِکٹِوِٹی دِژ اَسہِ أمۍ موبایلَن پَتہٕ چھِ کیٚنٛہہ یہِ ڈِس اٮ۪ڈوٮ۪نٹیجٕس اَمِکۍ اَمِکۍ چھِ نَمبَر اَکھ اٮ۪ڈوٮ۪نٹیج سُہ گوٚو واریاہ سۄ چھِ یہِ کہِ زِ ہٮ۪لٕتھ کَنسٲرنَس منٛز چھِ یِوان اَمِکۍ ہٮ۪لٕتھ اِشوٗ چھِ واریاہَن یِوان آز آز چھِ نِکٮ۪ن نِکٮ۪ن شُرٮ۪ن اَمیُک زیادٕ اِمپیکٹ پٮ۪وان یِمَن چھِ آی سٕٹرینٕز گژھان أچھ چھِ گژھان خراب اَمہِ سۭتۍ موبایلہٕ سۭتۍ زیادٕ ییٚلہِ یِم کَران چھِ پرٛولانٛگٕڈ یوٗز اَمیُک یِم چھِ زیادٕ ٹایمَس ییٚلہِ یہِ یوٗز کوٚرُکھ موبایلُک یِمَن چھِ گژھان بیک پین تہِ شُروٗع آز چھِ أسۍ أسۍ ہٮ۪کو پَنٕنۍ تہِ مِثال دِتھ أسۍ چھِ پانہٕ تہِ اَتھ منٛز مُلوِث کہِ بیک پین چھِ گٔمٕژ آز عام کیٛازِ یہِ پوسچَر ڈَلیو اَسہِ یُس یُس اَسہِ باڈی ہُنٛد پوسچَر اوس سُہ ڈَلیو کَمہِ سۭتۍ اَمہِ موبایلہٕ سۭتۍ أمۍ کوٚر موبایلہٕ سۭتۍ کوٚر أمۍ یہِ واریاہ پوسچَر سون اوس باڈی ہُنٛد سُہ بِگڈیو واریاہ بیٛاکھ اَمیُک ڈِس اٮ۪ڈوٮ۪نٹیج ڈِسٹرٛٮ۪کشَن چھِ کَران یہِ اَسہِ چھِنہٕ ٹایمُک پَتہٕے لَگان یُس أسۍ لَگان چھِ اَتھ موبایلہٕ سۭتۍ أمۍ کوٚر اَسہِ ڈِسٹرٛٮ۪کٹ مایِنٛڈ کَران اَسہِ چھِ تھاوان اَسہِ گَرٕ گَرٕ والٮ۪ن نِش تہِ دوٗر أکِس سوشَل آیسولیشَنَس منٛز تھٲوٕن اَسہِ یہِ أسۍ چھِ آسان دۄہ رات کَمرَس منٛز بِہِتھ موبایِل چَلاوان ہُہ کَران یہِ کَران مگر أمۍ کٔرۍ أسۍ اِنسان کوٚر أمۍ تَباہ کوٚر أمۍ تَباہ تہٕ بُرباد یہِ اوس واریاہ اَصٕل ڈِوایِس واریاہ فٲیدٕمنٛد مگر اِنسانَن کوٚر نہٕ یہِ اَصٕل پٲٹھۍ یوٗز کیٚنٛہہ تہِ یہِ بَنیو أمِس خٲطرٕ وَبال ڈِسٹرٛیکشَن یُس ٲس آز پَژھاے منٛز سُہ چھِ واریاہ ڈِسٹرٛیکشَن یِوان کَرنہٕ ییٚلہِ اِنسان اَکھ یوٗٹیوٗب کھُلاوان چھِ پَتہٕ أمِس اوس اَکھ ویٖڈیو وٕچھُن أمِس اوس ترٛاوُن کَرُن بنٛد مگر یہِ چھَنہٕ لَگان یہِ چھےٚ لَگان یوٗٹیوٗب شاٹَن منٛز اِنَسٹاگرٛام شاٹَن منٛز لگاونہٕ یہِ چھِ اَتھ زٕ ژور گٲنٛٹہٕ أتھۍ سۭتۍ وٕڈاوان یہِ گٔے واریاہ ڈِسٹرٛٮ۪کشَن بیٚیہِ اَمِچ اَکھ صحیح أڈِکشَن گٔمٕژ یہِ اَسہِ موبایلہٕ وَرٲے اَگر موبایِل اَسہِ معموٗلی چھِ رووان اِتنی اِنٛز اَسہِ چھِ یِوان ییٖژ اٮ۪نزایٹی چھِ یِوان أسۍ کہِ أسۍ چھِ وَنان وٕے پھَٹہٕ کَلٕچ رَگ موبایِل معموٗلی راوُن یا موبایِل کانٛہہ نِوان پانَس سۭتۍ یہِ چھِ اَسہِ مان ژٕ واریاہ گوٚمُت آز یہِ ڈِپٮ۪نٛڈ چھِ أسۍ گٔمٕتۍ اَتھ موبایلَس پٮ۪ٹھ یوٗت کہِ أسۍ ہٮ۪کو نہٕ موبایلہٕ وَرٲے اَکھ دۄہ تہِ روٗزِتھ آز ہٮ۪کو نہٕ روٗزِتھ کِہیٖنۍ نَہ أسۍ ہٮ۪کو نہٕ روٗزِتھ اَمہِ وَرٲے ہٮ۪کو نہٕ أسۍ روٗزتھی بیٛاکھ اَمِچ یُس اَمِچ یہِ ڈِس اٮ۪ڈوٮ۪نٹیج چھِ یہِ چھِ یہِ سٮ۪کیُرِٹی اَسہِ سٮ۪کیُرِٹی چھِ اَسہِ موبایلَس منٛز سورُے کیٚنٛہہ آز تھوٚمُت فَرہَم اَسہِ چھُ سورُے بٮ۪نٛک اٮ۪کاوُنٛٹ تٔتھۍ منٛز پَنٕنۍ گَرِکۍ فوٹو چھِ آسان أتھۍ مںٛز کانٛہہ پَنٕنۍ پٔرسٕنَل اِنفارمیشَن چھُ سورُے أتھۍ منٛز اَگر ہسا یہِ ژوٗر آو کَرنَے ژوٗر آو کَرنَے موبایل اِنسان گوٚو تَباہ کیٛازِ سٮ۪کیُرِٹی سِسٹَم چھُنہٕ یوٗت فَرہَم کینٛہہ ییٚمہِ سۭتۍ ہیٚکہِ ہا سُہ مان ژٕ أسۍ ہٮ۪کو اَتھ پٮ۪ٹھ بُروس بُروس تہِ ہٮ۪کو نہٕ أسۍ کٔرِتھ کینٛہہ أسۍ ہٮ۪کو نہٕ اَتھ پٮ۪ٹھ کانٛہہ بَروسَے کٔرِتھ کیٚازِ یہِ چھِ سورُے آسان یہِ چھُ سورُے ڈِوایسٕے آسان یِم ڈِوایسٕے یِمَن پٮ۪ٹھ ہٮ۪کو نہٕ أسۍ بَروسہٕ کٔرِتھ کینٛہہ یِم چھِ اَمِکۍ ڈِس اٮ۪ڈوٮ۪نٹیجٕس یِم أسۍ فیس چھِ کَران روزمَرہ زنٛدگی منٛز